مےٚ چھُ پانہٕ نہ زانٛہہ زٔمیٖن ہٮ۪ژمٕژ نہ چھُ مےٚ زانٛہہ زٔمیٖن کٕنۍ مٕژ کیازِ کہِ بہٕ چھَس واریاہ لۄکٕٹ تہٕ میانٮ۪و گرِکٮ۪و تہِ چھنہٕ زانٛہہ زٔمیٖن ہٮ۪ژمٕژ یا کٕنۍ مٕٕژ کیٚنٛہہ یُس اَسہِ پَنُن زٔمیٖن چھ اَسہِ چھ سۄے تہٕ اَلبتہ مےٚ چھِ وٕچھۍ مٕتۍ واریاہ لٕکھ زٔمیٖن ہیوان زٔمیٖن کٕنان تِمن چھُ پیوان کانٛہہ چھُ ہیوان بِزنِس موجوٗب زٔمیٖن تِمن چھُ پیوان گۄڈٕ تِم چھِ دَپان مطلب أسۍ ہیمو اَکہِ ؤریہِ زٔمیٖن بیٚیہِ ؤریہِ کٕنو فار اٮ۪کزامپٕل اَگر أسۍ تہِ وَنہو کہِ أسۍ ہیمو اَکہِ ؤریہِ بیٚیہِ ؤریہِ کٕنو مَگر اَتھ چھُ پیوان واریاہ زیادٕ ہیکَتھ کَرٕنۍ تِکیازِ ییٚتہِ چھُ پیوان اَگر ییٚتہِ کُنہِ تہِ موٗجوٗب پیٚیہِ نہ تحسیٖلس پٮ۪ٹھ گژھُن تہٕ تِم چھِ تَتہِ کھکھٕر دِوان ییٚتہِ ٲسۍ تَن کانٛہہ تہِ گورمینٹ سیٚکٹر تِم چھِ نہٕ سہل سَہل کٲم کران کیٚنٛہہ ییٚتہِ چھِ کھکھٕر دی دی کٲم کران اَگر ییٚتہِ تحسیٖلَس پٮ۪ٹھ گژھو تہٕ تَتہِ تہِ چھِ واریاہ تَتہِ چھِ دَپان ہُمِس نِش گژھو گرا ییٚمِس نِش گٔژھو ہُہ کٔرو یہِ کٔرو تَتہِ چھُ سیٚودُے اَگر تَتہِ سیٚودُے وَنہٕ ہن کیٚنٛہہ کانٛہہ اکھ کَرِہا سورُے ڈِسکرایب سُہ گژھِ ہا واریاہ آسان مےٚ چھِ پاے پَنُن کہِ مےٚ ٲسۍ بَناوٕنۍ ای ڈبلیو ایس ٲسۍ مےٚ بَناوٕنۍ اکھ بہٕ گٔیس تحسیٖلَس پٮ۪ٹھ تَتہِ دوٚپُکھ مےٚ یہِ یہِ کر ہُہ کر یہِ کر أسۍ کرو یہِ أسۍ کَرو یہِ تہٕ بہٕ تھٔچِس پَتہٕ پھیران پھیران بہٕ ٲسٕس اکھ سٹوٗڈنٹ بہٕ ہٮ۪کہٕ ہا نہٕ یوٗت پَنُن ٹایم ویسٹ کٔرِتھ کیٚنٛہہ تِکیازِ بہٕ ٲسٕس تِمن دۄہن پَران تہٕ یِمن دۄہن یہِ مےٚ بَناوٕنۍ ٲسۍ ای ڈبلیو ایس تہٕ مےٚ ہیوٚکھ نہٕ مےٚ ہیٚوکھ نہٕ تیوٗت پھیٖرِتھ کیٚنٛہہ یوٗت تِم وَنان ٲسۍ کالہٕ پگہہ ہُہ کر یہِ کر یہِ کر تِم چھِ واریاہ زیادٕ پھیرناوان اورٕ یور ہُہ چھُ دَپان ہُمِس نِش گژھ یہِ چھُ دَپان ییٚمس نِش گژھ تہٕ سیٚود چھُ نہٕ کٕہینۍ وَنان اَصلی اَتھ کیاہ چھ اَگر تِم اَکی لَٹہِ وَنہٕ ہن اَتھ کیاہ چھُ کَرُن اِنسان تھایہِ ہا سٲرٕے تَیٲری کٔرِتھ اَگر أسۍ کانٛہہ تہِ ڈاکمینٹ چھُ پیوان أمِس چھُ یِتوٗے پاے اَگر أسۍ کانٛہہ تہِ ڈاکمینٹ چھُ پیوان بَناوُن أسۍ چھُ پیوان سُہ کھکھٕرِ کھکھٕرِ أسۍ چھِ سُہ کھکھٕرِ کھکھٕرِ بَناون چاہے سُہ راشن کاڈُک آسہِ ہا چاہے سُہ آداھار کاڈُک آسہِ ہا کانٛہہ تہِ پرو کانٛہہ تہِ ٲسۍ تَن ڈاکمینٹ ییٚمِکۍ چھُ نہٕ مےٚ زٔمیٖنُک پاے کیٚنٛہہ کیازِ کہِ اَسہِ چھُ نہٕ ہیوٚتمُت کیٚنٛہہ مَگر مےٚ چھِ وٕچھۍ مٕتۍ پَنٕنہِ أنٛدۍ پٔکۍ ہٮ۪وان تِم چھِ ہیوان اَگر أسۍ اکھ ہیوان زٔمیٖن سُہ چھُ تٔمِس چھُ پیوان گۄڈٕ واریاہ زیادٕ ڈاکمینٹ بَناوٕنۍ پَتہٕ ییٚلہِ سُہ ہیٚیہِ تہِ تَمہِ پَتہٕ تہِ چھُ نہٕ تٔمِس پاے آسان کہِ یہِ چھا لِیٖگل زٔمیٖن تِم مہ چھِ کاغز بَنٲے مٕتۍ ییٚتہِ چھِ بیٚیہِ ژوٚر ژوٗرِ پٲٹھۍ تہِ کاغز یِوان بَناونہٕ یہِ مہ چھُکھ ژوٗرِ پٲٹھۍ بَنومُت کاغز اَگر تٔمِس سُہ کاغز دِوان تہِ چھُ گرٕ وول یُس تٔمِس زٔمیٖن چھُ دِوان پَتہٕ چھُ تٔمِس واریہِ کٲلۍ باد یِوان ٹاوُن ایریا وٲلۍ یا بیٚیہِ کانٛہہ تہِ تِم چھِ تٔمِس دَپان ژٕ ہَٹاو یہِ ییٚتٮ۪ن ییٚتٮ۪ن چھُنہٕ چون کیٚنٛہہ اَگر نہٕ یہِ ژوٗرگی گژھِ ہا تٔمِس پیٚیہِ ہا نہٕ سۄ پرابلِم فیس کرٕنۍ کیٚنٛہہ تِکیازِ ییٚتہِ چھُ ڈپا ہر کُنہِ ڈِپارٹمینٹس منٛز اَگر ایٖمان دار تہٕ ہرکُنہِ ڈِپارٹمینٹس منٛز چھِ ژوٗر تہِ آسان تہٕ تَمہِ کہِ وجہہ سۭتۍ چھِ واریاہ زیادٕ پرابلِم پیوان ییٚتہِ کین لُکن فیس کَرٕنۍ چاہے سُہ زٔمیٖنُک ہیوٚن ننُک آسہِ ہا یا بیٚیہِ کُنہِ چیٖز آسہِ ہا بیٚیہِ کانٛہہ ڈاکمینٹ آسہِ تِمن بَناوُن